ییٚتہِ حظ بَدلیو سورُے کَلچَر ییٚتہِ چھِ رٮ۪واج نیٚبرِم رٮ۪واج وُچھ ٹی وی یَن پٮ۪ٹھ وُچھ ہُتھ پٮ۪ٹھ وُچھ فونَن پٮ۪ٹھ وُچھ اِنَسٹاگرٛامَن پٮ۪ٹھ وُچھ پٲکِستانُک ہِندُستانُک اِنٛگلینٛڈُک اَمریٖکہٕ ہُک سورُے پوشاک بَدلیو ییٚتہِ ٲسۍ برٛونٛٹھ لاگان پھٮ۪رَن ٲسۍ لاگان تہٕ وٕنۍکٮ۪ن چھُ بَدلیومُت سورُے وٕنۍکٮ۪ن چھِ فِراک یَزارَن منٛز ڈُپٹہٕ چھِ لاگان نٔے نٔے ڈرٛٮ۪سٕز چھِ جیکٮ۪ٹ چھِ سکوٗلِنٛگ بَدلے کوٹ چھِ لاگان یِتھَے کَنہِ حظ بَدلیو واریاہ ییٚتہِ تہٕ چینٛجِز آیہِ واریاہ یِمَن بوٗٹَن منٛز آے چَپنٮ۪ن منٛز آے ڈرٛٮ۪سَن منٛز آے ہَر کُنہِ منٛز آو چینٛج واریاہ جوٗلری چھِ جوٗلرِیَن منٛز آو یہِ أسۍ وٕنۍکٮ۪ن ڈرٛامہَن منٛز چھِ وٕچھان یِمَن کَم جوٗلری لَگٲوِتھ تہٕ پوٚشاک چھِ وٕچھان یِمَن کیٛاہ چھُ لٲگِتھ میک اَپ چھِ وٕچھان یِمَن کَمہِ طریٖق چھِ کٔرِتھ تہٕ تِتھَے کٔنۍ چھِ أسۍ تہِ ییٚتہِ کوٗشِش واریاہ واریاہ بَدلیو واریاہ آیہِ ییٚتہِ چینٛج یِتھَے کٔنۍ حظ وٕچھان خانٛدرَن مَنٛز کیٛاہ چھُ خانٛدرَن مَنٛز کِتھ کٔنۍ چھِ نیٚبرٕ کِتھ کٔنۍ چھِ خانٛدَر کَران نیٚبرٕ کِتھ کٔنۍ چھِ کَران گٮ۪وان کَران تہٕ تِتھ کٔنۍ چھِ وۄنۍ ییٚتہِ تہِ واریاہ واریاہ بدلاو آمُت واریاہ چھِ ییٚتہِ کَران تِتھے کٔنۍ وۄنۍ تہٕ سٲرۍسٕے آیہِ چینٛج سٲرۍسٕے آیہِ چینٛج تہٕ پَڑایہِ منٛز آے چینٛج سکوٗلَن منٛز آے چینٛج تہٕ وٕنۍکٮ۪ن چھُنہٕ پرٲنۍ پٲٹھۍ پَڑٲے کینٛہہ وٕنۍکٮ۪ن چھِ اِنٛگلِش بولان وٕنۍکٮ۪ن چھِ اُردو بولان وٕنۍکٮ۪ن چھِ واریاہ پٔکۍ برٛونٛٹھ اَمہِ سۭتۍ تہٕ سکوٗل تہِ حظ آیہِ نٔے نٔے برٛونٛٹھ ٲسۍ گورمنٹ سکوٗل ونۍکٮ۪ن چھِ اِنٛگلِش میٖڈیَم سکوٗل تہٕ اَمہِ سۭتۍ آیہِ واریاہ چینٛج تہٕ یِتھَے کٔنۍ حظ چھُ وا دۄہ کھۄ دۄہ چھِ بَدلاو یِوان دۄہ کھۄ دۄہ چھِ دۄہ کھۄ دۄہ چھِ یِوان بَدلاو